آ مےٚ چھُ وُچھمُت اکھ سیٚلِشَل باڈی سۄ چھَ کوٚمیٚٹ کوٚمیٚٹ چھُ مےٚ وُچھمُت تَقریباً گوٚو تَتھ اکھ ریٚتھ وُچھمٕتِس مےٚ چھِ اَکہِ ریٚتہٕ برٛونٛہہ وُچھمُت کوٚمیٚٹ تہٕ کوٚمیٚٹ چھُ واریاہ زیادٕ خوٗبصورَت آسان ییٚلہِ سُہ آسمانَس مَنٛز یِوان چھُ اَتھِ واریاہ خوٗبصورَت نَظارٕ چھُ آسان سُہ یہِ کوٚمیٚٹ چھُ یِوان آسمانَس مَنٛز